یِم اَسہِ یہِ کَلچرَل ٹریٚڈِشَن چھِ أسۍ چھِ خانٛدَر کَران اور پَتہٕ چھِ أسۍ پانہٕ ؤنۍ یِم اَسہِ رِلیٹِوٕز چھِ ہَمساے چھِ تِم چھِ أسۍ پانہِ ؤنۍ أکسٕے جایہِ سَمان اورأسۍ چھِ تِم پرٲنۍ کَلچرَل بٲتھ گیٚوان تَتھ مَنٛز اور أسۍ چھِ گیٚٹ ٹُگیٚدَر کَران اور أسۍ چھِ سَمان پانہٕ ؤنۍ اور أکِس بیٚیِس سۭتۍ چھِ بیٚیہِ تہِ مُحَبَّتَس مَنٛز اِضافہٕ گَژھان اور واریاہ کٲلۍ چھِ پانہٕ ؤنۍ سَمکھان امہِ سۭتۍ چھُ دِل خۄش گَژھان اور یِم فیٚسٹٕوَلٕز چھِ یِم ییٚتہِ یِوان چھِ مَناونہٕ تَتھ مَنٛز چھُ وۄرُس شیخ نوٗر دیٖن ؤلی نوروز چھُ شبِ قَدر چھِ عیٖد چھِ آسان مُحرَم چھُ آسان اور یِمے یِم تَمام فیٚسٹٕوَلٕز چھِ ییٚتہِ یِوان کَرنہٕ اور پوٗرٕ ڈِسٹکَس مَنٛز چھُ یِوان بَڑٕ نہَ چہل پہل سان یِم مَناونہٕ یِم یا کیاہ چھِ وَنان اتھ یِم یِم اَسہِ یِم ٹریٚڈِشَنٕز چھِ یا یِم أسۍ تہوار مَناوان چھُ یِم چھُ سانہٕ سوسایٹی ہُنٛد سانہٕ کَلچَرُک اکھ عَکاسہٕ یِم چھِ اسہِ ہاوان کہِ اَسہِ کِتھ کنۍ چھُ یُس اَسہِ پرٲنۍ چھِ ٲسۍ مٕتۍ تِم کِتھ کنۍ چھِ ٲسۍ مٕتۍ یَتھ کَلچَرَس قَدٕر کَران اوراَسہِ کِتھ کنۍ پَزِ أسۍ کِتھ کنۍ أسۍ کوٗتاہ چھِ تِمَن قَدر کَران اور أسۍ أسۍ چھا پَکناوان یِم برونٛٹھ یِم چیٖز کِنہ کِہیٖنہٕ یۄس اَسہِ نٔو جَنریشَن آسہِ تِمَن تام واتناووَ یِم چیٖز کِنہٕ کِہیٖنۍ نہٕ اور یمہِ سۭتۍ چھِ اکھ ڈِسٹرک نَنان اَہَن سا یہِ چھ پَنٕنٮ۪ن کَشمیٖری یِم اَسہِ ویلیٚوز چھِ یِم اَسہِ ٹریٚڈِشَنٕز چھِ کیاہ أسۍ چھا تِم بَرقَرار تھاونَس مَنٛز کامیاب روزان کِنہٕ کِہِیٖنۍ نہٕ